ہیٚلو وعلیکُم اسلام کیٛاہ حظ

اَسہِ گوٚژھ یہِ کَتریو بانہٕ بَتہٕ کھیٚنَس کَتریو بانہٕ تَتھ منٛز چاے بَناوان پٔتلہٕ لیٚج کَتریو تَتھ منٛز چھِ سیُن رَنان بیٚیہِ چھِ کَتریو پیٛالہٕ تَتھ منٛز چھِ چاے چیٚوان بیٚیہِ مُختٔلِف ریٹ چھِ تِمَن ڈِزایِن چھِ تِمن آ مُختٔلِف ریٹ تِم چھِ مُختٔلِف رَنٛگ کٔرِتھ تِمن سہوٗلیت تہِ یِوان تھاونہٕ کھیٚنہٕ خٲطرٕ زیادٕ گژھان اِستعمال چاے بَناوان بَتہٕ رَنان سیُن رَنان چاے چیٚوان پیٛالن منٛز دۄد زیٚوٕراوان کَترِویٚن واریٚن منٛز کَتریو وٲر کَتریو وٲر تَتھ منٛز چھِ دۄد زیٚوٕراوان اور تَتھ منٛز چھِ چاے تھاوان رَسہٕ کٔڈِتھ تَتھ منٛز چھِ سٲرٕے تٔرٕنۍ ترٛیش روزان تَتھ منٛز یا پیٚیہِ اکھ پیٚیہِ زٕ ہَتھ بیٛاکھ چھُ ترٛےٚ ہَتھ بیٛاکھ چھُ ڈۅڈ ہَتھ بیٛاکھ چھُ ہَتھ اتَھ چھُنہٕ تِتھٕ پٲٹھۍ لۄکٔٹۍ بٔڈۍ کَتریو بانَس منٛز چھُ زیادٕ مَزٕ لگان سِٹیٖل تہِ کیٛاہ چھُ اصلٕے سِٹیٖل چھُنہٕ اَتھ نِش مُجروٗہٕے کَتریو بانَس منٛز تُمبکھ نارِ چھےٚ یِم چھِ تُمبکھ نٲر چھِ پیٚوان ڈاین ہَتھن اکھ دۅن ہَتن اکھ سِٹیٖل سِٹیٖل بانَس منٛز اَگر پاکناوَو تَمہِ سۭتۍ چھُ واتان تَکلیٖف اَگر اَتھ منٛز دۄہَس پاکناوو یہِ چھُ اَمہِ ساتہٕ چھُنہٕ کانٛہہ تَکلیٖف اَمہِ سۭتۍ واتان کیٚنٛہہ چھُنہٕ پَرواے گژھِ رِزنیبٕل ریٹ تہِ تہٕ تیٚلہِ واتنو یہِ چھُ واریاہ پرٛتھ خٲطرٕ اَصٕل کیٚنٛہہ چھُنہٕ پَرواے أسۍ وَنو یِیِو تُہۍ ہٲیِو تُلِو تُہۍ تہٕ أسۍ وَنو اَسہِ حظ چھِ اسہِ حظ وَنان نُرناگہٕ بَل آ اَتہِ چھِ اَتیتھ ہَسپَتال بیٚیہِ چھُ سکوٗل بیٚیہِ چھُ سوموٗ سِٹینٛڈ اَتیٚن نہ حظ تُہۍ یِیو اورَے گٲڑۍ ہیٚتھ تہٕ پَتہٕ وُچھِو پانَے تۄہہِ کُس کُس کُس بانہٕ چھُ تُلُن واریاہ واریاہ اَصٕل واریاہ اَصٕل تُہۍ ییِو تُہۍ ییِو حظ تُہۍ وُچھِو پانَے پَتہٕ تہٕ تُہۍ ؤنیو پانے پَتہٕ ییٚلہِ تُہۍ یِیِو تُہۍ وُچھِو تُہۍ وُچھِو پانَے امہِ خیال آسہِ نہٕ کانٛہہ شِکایَت کانہہ شِکایَت آسہِ نہٕ آ بُزرگن کیٚنٛہہ نہ حظ چھُنہٕ تُہۍ کٔرۍزیٚو معلوٗم تَتیٚتھ تہٕ تۄہہِ وَنوٕ کانٛہہ تہِ تَتہِ آچھا بِہِو خدایَس حَوالہٕ اَسلام